ہیلو اسلام علیکُم دہلی دربار ریسٹورنٛٹ چھِوٕ مےٚ ہسا کَریو پیٖزا آرڈر تَتھ ہسا دِتیو مےٚ نوشہرُک ناو سُہ ہسا گٔے غلطی مےٚ ہسا اوس سُہ کَرُن کھِرم ٹنٛگہاڑا ڈیلور وۄنۍ کٔرِو سُہ یوٗرۍ مےٚ ہَسا گٔے غلطی اَتھ پؠٹھ مےٚ ٲس تتھ دِنۍ کھرم ٹنٛگہاڑا تُہۍ کٔرِو اَتھ یہِ ژٔٹِو وۄنۍ ناو حظ تُہۍ سوٗزِو کھرم ٹنٛگہاڑا شُکریہ